یُتھُے کانٛہہ اِنسان چھِ گُزران چھِ مَران چھِ یُس کمِٹی آسان چھِ اَسہِ چھِ آسان ییٚتہِ نِمٕژ کمِٹی چھِ آسان دَہَن نَفرَن ہٕنٛز دَہَن گَرَن ہٕنٛز پنٛدہَن گَرَن ہٕنٛز وُہَن گَرَن ہٕنٛز تِم چھِ تِمَن چھِ یِوان وَننہٕ کہ پھلٲنۍ نَفَر سہَ گُزریاو پَتہٕ چھِ أسۍ کٲم کَران تہٕ أسۍ چھِ گۄڈنٮ۪تھٕے اَنان پَتہٕ چھِ ٹھیٖک چھا پَژھٮ۪ن ہُنٛد انتظام چھِ أسۍ کَران کیازِکہِ یَتھ گَرَس منٛز یہِ مَیَت چھِ گُزران یا مَران چھِ تِم چھِنہٕ ہٮ۪کان أنِتھ کِہیٖنۍ کیازِ تِمَن چھِ تَمہِ ساتہٕ آسان ماتَم أسی چھِ اَنان پَتہٕ یہِ کمِٹی وٲلی تہٕ پَتہٕ یُس یہِ مَیَت چھِ آسان أمِس چھِ گۄڈنٮ۪تھٕے أسۍ کَران غُسُل سرٛان کَران تہٕ پَتہٕ چھِ أمِس کَفَن وَلان ٹھیٖک پَتہٕ چھِ پٮ۪وان اَنُن اَسہِ مسجِد پٮ۪ٹھٕ توبوٗد توبوٗدَس منٛز چھِ یہِ ترٛاوان تہٕ پَتہٕ چھِ امہِ گَرٕ پٮ۪ٹھ نیران یُس یہِ مَیَت چھِ کوکُن قبرِستانَس کُن أمِس پَتہٕ پَتہٕ چھِ آسان واریاہ پَکان تہٕ واتان چھِ أسۍ قبرِستان قبرِستانَس منٛز چھِ أسۍ گۄڈنٮ۪تھٕے کَران کٲم أسۍ چھِ پَران نٮ۪مازِ جِنازہ تہٕ نٮ۪مازِ جِنازہ چھِ لَگان أمَے زٕ ترٛےٚ مِنَٹ تہٕ پَتہٕ چھِ وۄتھان تُلان أڑۍ نَفَر چھِ نیران گَرٕ تہٕ أڑۍ نَفَر چھِ کینٛہہ تِٕ چھِ وۄتھان تہٕ گژھان اَتھ توبوٗد أمِس مَیتَس سۭتۍ قبرِستان قبرِ تِمہٕ ٹھیٖک چھَ أمِس مَیتَس چھِ پَتہٕ وۄتھان ترٛاوان اَتھ قبرِ منٛز قبرِ منٛز یُتھُے أمِس ترٛاوان چھِ پٮ۪ٹھٕ چھِ أمِس یِوان پَتہٕ پَچہِ ترٛاوانہٕ ٹھیٖک پَتہٕ چھِن پٮ۪ٹھٕ چھِ أمِس یِوان پَتہٕ میٚژ ویٚژ ترٛاونہٕ اَصٕل پٲٹھۍ تہٕ تَتھ چھِ اِوان لاسٹَس پٮ۪ٹھ أمِس خٲطرٕ دُعا کَرنہٕ